یُد وَے زَن کٔشیٖر چھِ گۄڈَے قۄدرٔتی حُسنہٕ سۭتۍ مالا مال تہٕ کٔشیٖرِ منٛز چھِ واریاہ تٕم جایہِ یِم وُچھنہِ لایق چھِ یِمَن منٛز دۄدٕ پَتھٕر چھِ بَڈگٲمۍ ضِلعَس مَنٛز یِمَن منٛز چشمہ شاہی چھُ نِشاط شالمٲر چھُ ہٲروَن باغ چھِ یعنی مۄغل گاڈَنٕز چھِ چار مِناری چھِ ڈَلَس منٛز جھیٖلہِ ڈَل بَزاتہ خۄد جیٖلہِ وَلُر چھُ یا گُلمرگ بیترِ چھِ سۄنہٕ مَرگ بیترِ چھِ یِمو ساروے جایو منٛز چھِ مےٚ کینٛہہ جایہِ پَسنٛد یِمَن منٛز شالمار باغ پَسنٛد چھِ مخل گاڈَنٛز پَسنٛد چھِ یا سۄنہٕ مَرگ پَسنٛد چھِ سۄنہٕ مَرگہِ ہُنٛد سُہ آب تہٕ فِضا سُہ ہوا تہٕ خۄشوُن رَلوُن ہَوا تَمہِ سۭتۍ چھُ اِنسان سُنٛد رُوح تازٕ گَژھان جِسمٲنی نشہ نُما گَرکۍ سٲری غم تہٕ پریشٲنی دوٗر ترٲیِتھ سایڈَس کُن ترٲیِتھ اَکہِ ساتہٕ اَکہِ لَٹہِ کیسَس ٹایمَس اَتھ قۄدرَت کِس حُسنَس سۭتۍ پَنُن وقت گُزارُن امہِ سۭتۍ چھُ روٗحَس تازگی ملان تہٕ بیٚیہِ چھِ امہِ سۭتۍ جِسمٲنی تہٕ دٮ۪مٲغی قوت تہِ بَڑان بہٕ چھُس ساروی کھۄتہٕ پَسَنٛد کَران یِمٕے نِشاط شالمٲر بیٚیہِ چھُس یَژھان بہٕ گَژھان سۄنہٕ مَرگ سۄنہٕ مَرگ چھُس بہٕ لۄکچارَس گوٚمُت اَکہِ لَکٹہِ تَتہِ پٮ۪ٹھ چھُس نہٕ بہٕ زٕہٕنۍ گوٚمُت سۄنہٕ مرگ سۄنہٕ مرگہِ چھُ مےٚ تَمہِ دۄہک چھُ مے یاد تَتہِ اوس اَکھ بٔڑ اَکھ کۄل اَکھ وَسان سۄ ٲس خوٗبصوٗرَت تَتھ اوس صاف شِفاف آب اَزٕچ چھَنہٕ مےٚ پَتہٕے آز کیٛاہ آسہِ تَتہِ مگر سٮ۪ٹھاہ دِل چھُم کَران کہِ بہٕ واتہٕ ہا تور بہٕ گَژھٕ ہا تور بہٕ وٕچھٕ ہا تَتہِ آز تہِ چھا تِتھٕے پٲٹھۍ اَمہِ مٔزیٖد یُس ڈَل جیٖلہِ ڈَل چھُ جیٖلہِ ڈَلَس منٛز نایہِ سَوٲرۍ چیٚنَس اَلگٕے مَزہ اَکھ جیٖلہِ ڈَلَس منٛز چھُس بہٕ گاہے بَگاہے ییمہِ ساتہٕ سریٖنَگر وَسو تُکُن چَکَر لَگہِ یُنورسِٹی کُن چَکَر لَگہِ جیٖلہِ ڈَلَس اگر نہٕ نایہِ منٛز کھَس بہٕ توتہِ دوٗری چھُس تَتِتھ تانۍ گژھان تَتِتھ چھُس تَمیُک نَظارٕ تُلان ییٚمہِ سۭتۍ اِنسان یِم سوچھنَس پٮ۪ٹھ مجبوٗر گَژھان چھِ کہِ قۄدرَتَن کۭژاہ خوٗبصوٗرت چھِ سٲنۍ کٔشیٖر بَنٲومٕژ تہٕ سانہِ کٔشیٖرِ منٛز کٲژاہ خوٗبصوٗرتی چھِ سُے چھُ وجہ کہِ سارے ہِنٛدُستان پٮ۪ٹھ نہٕ کہ سارے ہِنٛدُستان پٮ۪ٹھَے یوت نہٕ کیٚنٛہہ بلکہِ باقٕیو مُلکو پٮ۪ٹھ تہِ چھِ لُکھ یور یِوان کٔشیٖر یِوان کٔشیٖر چھِ وَنان جنتِ بے نظیٖر پٔزۍ پٲٹھۍ چھِ یہِ جنتِ بے نظیٖر یُتھ حُسُن چھُنہٕ کُنے جایہِ بیٚیہِ یُتھ یَتھ کٔشیٖر سانہِ کٔشیٖرِ منٛز چھِ سٲنۍ کٔشیٖر چھِ أنٛدۍ أنٛدۍ پَہاڑو تہٕ جنٛگلو سۭتۍ ؤلِتھ یِمَن جنٛگلَن ہُنٛد کَٹاو لوگ أزِکۍ خۄد غرض اِنسانَن تیز تیز کَرُن ییٚمہِ کہِ وجہ سۭتۍ ماحولِیٲتی آلودگی گٔے ییٚمہِ سۭتۍ وٕنکیٚنَس وٕچھان چھِ أسۍ موسمی تبدیٖلی آیہِ ییٚمہِ ساتہٕ روٗد پیٚوُن گوٚژھ تمہِ ساتہٕ چھُنہٕ پیٚوان ییٚمہِ ساتہٕ تاپھ کَرُن گوٚژھ تمہِ ساتہٕ چھُنہٕ کَران ییٚلہِ تاپھ کَرِ تیٚلہِ کَرِ حد سے زیادٕ روٗد چھُنہٕ وٕ خاص پیٚوٲنی موسمی حالات بَدلیے ز یہِ چھُ وجہ کہِ اَسہِ کٔر یِم وارٕ وارٕ وارٕ وارٕ چھِ أسۍ یَتھ أسۍ وَنان چھِ سبٕز سۄنا یعنی نیوٗل سۄن یُس اَسہِ خراب کوٚر ژٔٹۍ ژٔٹۍ اَمیُک تُجارت لوگ کَرُن یَتھ زَن گورمنٹَس پَزِ اُکُن تَوجہ دیُن تہٕ بیٚیہِ یِم زَن اَمہِ علاوٕ تہِ چھِ سٲنِس یَتھ منٛز کٔشیٖرِ منٛز تٕمہٕ جایہِ یِم نہٕ وٕنہِ ٹیوٗرِسٹ ڈیسٹِنیشنَس تَحت أنۍمَژ چھَکھ کینٛہ یِم نہٕ وٕۍ ٹیوٗرِسٹ پٕلیس بَنایےمژ چھَکھ کِہیٖنۍ گورمِنٹَس پَزِ زیادٕ کھۄتہٕ زیادٕ أمَن چیٖزَن کُن تَوجہ دیُن